ہیٚلو اَلسَلامُ علیکُم آ تُہۍ چھُو حظ ٹیٛوٗرِسٹہٕ گایِڈ آ مےٚچھُ ناو فرحانہ بہٕ حظ چھَس آمٕژ دہلی پٮ۪ٹھ تہٕ مےٚ ؤنۍ تو ییٚتہِ کۄس کۄس جاے چھِ یوٚت بہٕ ہیٚکہٕ گٔژِتھ چَکرَس بہٕ ہیٚکہٕ وُچھِتھ معلوٗمات حٲصِل کٔرِتھ آچھا ٹھیٖک ٹھیٖک

آچھا نَہ حظ اصٕل جاے چھا کِنہٕ بٔلۍ گژھیٚم گژھنُے یوت آچھا ٹھیٖک آچھا ٹھیٖک ٹھیٖک

آچھا ٹھیٖک چھُ یہِ آڈوٗ کَپٲرۍ حظ چھُ یہِ آڈوٗ چھُ ناو بوٗزمُت یہِ کَپٲرۍ چھُ یہِ آڈوٗ آچھا گوٚو سُہ آڈوٗ تہِ چھُ تَپٲری ٹھیٖکھ ٹھیٖک ٹھیٖک آچھا یہِ ؤنۍ تو وونۍ گوٚو ٹھیٖک مغل گارڈٕن چھُ ہُہ چھُ یہِ اسہِ چھُ بوٗزمُت ییٚتہِ چھُ کٔشیٖرِ شیٖن تہِ آسان ؤری کِس ؤری یَس سُہ کَمہِ سایڈٕ چھُ اَتہِ شیٖن آسان أسۍ وُچھہٕ ہاو سُہ شیٖن تہِ اسہِ چھُ شوق آچھا گوٚو گُلمَرگہِ چھُ گژھُن

آچھا ٹھیٖک

جاے تہِ اصٕل ٹھیٖک ٹھیٖک شیٖن آچھا ؤنۍ دِیٖتو حظ مشورہ تھوڑا بہت أسۍ کوٚت گژھو گۄڈٕ چَکرَس آچھا گوٚو گۄڈٕ گژھو أسۍ پہلگامٕے ٹھیٖک آچھا گوٚو اوٚرٕ تہِ چھِ واریاہ جایہِ اَچھ ٹھیٖک ٹھیٖک ٹھیٖک آچھا آچھا ٹھیٖک ٹھیٖک ٹھیٖک حظ نَہ حظ أسۍ کَرو کوٗشِش أسۍ وُچھو یِم سارے گاڑِ تہٕ تیٚلہِ ایز اےٚ ٹیٛوٗرِسٹہٕ گایِڈ ہیٚکِوٗ تُہۍ گٲڑۍ وٲڑۍ ایٚرینج کٔرِتھ کیٛازِ اسہِ چھِ فیملی تہِ سۭتۍ

چلو ٹھیٖک حظ چھُ ٹھیٖک چھُ تیٚلہِ کٔریٛو تُہۍ کٲم تہٕ تُہۍ کٔریٛو اسہِ ہَٹ وَٹ بُک تہٕ تَمہِ پتہٕ کَرو بہٕ تۄہہِ دوٚیمہِ پھِرِ فون تہٕ مےٚ ؤنۍ زیٛو کر چھُ نیرُن چلو بہیٛو چلو بِہیٛو حظ خۄدایَس حوالہٕ